بہٕ حظ ٲسٕس لاکڈاونَس منٛز رَنان اَکھ حظ ٲسٕس بہٕ لاکڈاوُنَس منٛز رَنان کوبٕلۍ چَنہٕ سُہ حظ ٲس ہوٚکھ ہوٚکھ سُہ حظ اوس مطلب یہِ ہہ یہِ اَصٕل بہتر صحتہٕ خٲطرٕ بیٚیہِ حظ ٲسٕس بہٕ رَنان بیٚیہِ حظ ٲسٕس بہٕ رَنان رازمہ دال سُہ حظ کورونا خٲطرٕ کورونا وٲلِس خٲطرٕ حظ اوس سُہ دَوا بیٚیہِ حظ ٲسٕس بہٕ کَران کٲم بیٚیہِ حظ ٲسٕس بہٕ رَنان مَسٕر دال سُتہِ حظ اوس زُکامَس تَپَس کورونا والٮ۪ن ۂنٛد خٲطرٕ بہتریٖن بیٚیہِ حظ ٲسٕس بہٕ رَنان چھولہٕ دال سُہ تہِ حظ اوس کورانا والٮ۪ن خٲطرٕ تپھ والٮ۪ن خٲطرٕ بہتریٖن بیٚیہِ حظ ٲسٕس بہٕ رَنان بیٚیہِ حظ ٲسٕس بہٕ رَنان وارِمُٹھ دال سُہ تہِ حظ اوس ہوٚکھ چیٖز سُہ تہِ حظ اوس بہتریٖن چیٖز بیٚیہِ حظ ٲسٕس بہٕ کَران کٲم بیٚیہِ حظ ٲس أسۍ کَران کٲم أسۍ حظ ٲسۍ رَنان گُپَن ماز سُہ تہِ حظ ٲس واریاہ بٮ۪مارٮ۪ن خٲطرٕ قوبٕلۍ یہِ بہتریٖن سُہ گُپَن ماز بیٚیہِ حظ ٲس کَران کٲم بیٚیہِ حظ ٲسۍ یِم بٔڑۍ کۄکَر جنٛڈوٗ کۄکَر تِم تہِ حظ ٲسۍ أسۍ رَنان تِم تہِ حظ ٲس بہتریٖن اَصٕل پٲٹھۍ بیٚیہِ حظ ٲسۍ کَران کٲم لیوٚمب تہٕ گَنٛڈٕ حظ ٲسۍ کھٮ۪وان تِمَن دۄہَن دَپان ٲسۍ یِم حظ چھِ چھِ بہتریٖن اَصٕل پٲٹھۍ بیٚیہِ حظ ٲسۍ کَران کٲم بیٚیہِ حظ ٲسۍ گَنٛڈٕ رٔنِتھ کھٮ۪وان یِم تہِ حظ ٲس بہتریٖن چیٖز بیٚیہِ حظ ٲسۍ رَنان مۄنٛگہٕ دال سۄ تہِ حظ ٲس آسان بہتریٖن چیٖز بیٚیہِ حظ ٲسۍ کَران کٲم بیٚیہِ حظ ٲسۍ رَنان تٔلِتھ ٲلو تِم تہِ حظ ٲسۍ آسان کوروٗنا خٲطرٕ کوروٗنا والٮ۪ن ہِنٛدۍ خٲطرٕ ٹھیٖکھ بیٚیہِ حظ ٲسۍ کَران کٲم بیٚیہِ حظ ٲسۍ أسۍ بَناوان مَرژٕوانٛگَن کۄرمہٕ مَرژٕوانٛگَن حظ ٲسۍ سِوان تِمَن ٲسۍ پَتہٕ رَس کَڑان ماز حظ ٲسۍ پاکَس لَگان تِمَن تِمَن حظ ٲسۍ سُہ پَتہٕ سُہ چھانہِ کَڑان پَتہٕ حظ ٲسۍ سُہ مازرَس تَتھ تَتھ تراوان سُہ تہِ حظ اوس تِمَن خٲطرٕ ٹھیٖک بیٚیہِ حظ ٲسۍ أس کَران کٲم بیٚیہِ حظ ٲسس کَران کٲم بیٚیہِ حظ ٲسۍ أس چھوٚلہٕ دال چھوٚلہٕ دال تہٕ ماز رَنان کوروٗنا والٮ۪ن ہِنٛدۍ خٲطرٕ زُکام والٮ۪ن تَپھ والٮ۪ن ۂنٛد خٲطرٕ سُہ تہِ حظ اوس آسان واریاہ ٹھیٖکھ